یُتھ چھُنہٕ لگ بگ سانہِ کٔشیٖر منٛز زیادٕ یہِ ڈَانٕس وانٕس یہِ ناچ کٕس نَژن وَژن کیٚنٛہہ وۄنۍ گوٚو ییٚتہِ چھِ برونہہ کالہٕ ٲسۍ متٕۍ کران اکھ یُس زَن ییٚتہِ ریوٲیتی چھُ اوسمُت تَتھ ٲسۍ وَنان روف یُس زَن اَکثرعیٖز دۄہن ٲسۍ کران یا یَتھ زَن وَنان ٲسۍ کیاہ چھِ وَنان عیٖز برونٹھ اَرفٕکۍ دۄہ کالچنس ٲسۍ کران عیٖز ہنز خوشی منٛز باقٕے چھِ ییٚتہِ یِمے ڈانٕس وانٕس نَژان وَژَان یِمنٕے خاندرَن واندرن پٮ۪ٹھ یا کُنہِ ساتہٕ آسہِ کانہہ یہِ کیاہ چھ یَتھ وَنان سِیٲسی کانہہ یہِ حظ یہِ مَجلِس وَجلِس تَتھ منٛز چھُ نَژان بیٚیہِ چھِ آز گژھان یِم چیٖز کیاہ چھِ وَنان یِم بالی وُڈ والی وُڈ وٲلۍ چھِ یِوان فِلمن شوٗٹِنگ ووٗٹِنگ کرنہِ تَتھ دوران چھِ نژان ییٚتہِ چھِ کٲشِر موسِقی تہِ آمٕژ اَتھ منٛز تہِ چھِ یِم کٲشِر یِم نٔے کَلاکار چھِ یِم چھِ نژان وَژان یِہوے چھُ مَگر زیادٕ چھُنہٕ وۄنۍ اَتھ پٮ۪ٹھ خلق زور دِوان یا اُکُن چھنہٕ زیادٕ سَنان کیٚنٛہہ